میٛانہِ فیملی منٛز یِم زَن گاڈنِنٛگ سۭتۍ وابستہٕ چھِ مےٚ ورٲے تہٕ تَتھ منٛز چھِ سانہِ فیملی ہٕنٛدۍ سٲری ممبَر یِوان اَسہِ چھِ گاڈنِنٛگ واریاہ زیادٕ پسنٛد اَتھ منٛز چھِ أسۍ مُختلِف قٕسمَن ہٕنٛدۍ پوش سبزی تہٕ مٮ۪وٕ بیٚترِ وۅپداوان